سلامُ علیکُم منظوٗر احمد چھِو حظ ٹھیٖک چھِوٕ حظ صحت چھِ حظ ٹھیٖک ژٕ ؤن حظ مےٚ یہَ کتھ اَکھ اَسہِ حظ اوس عیٖد خٲطرٕ ماز ضروٗرت اَسہِ کٔہۍ حظ پیٚیہِ ماز یہِ کٔٹہٕ ماز کٔہۍ حظ پیٚیہِ اَسہِ تہٕ ویوٚٹھ ماز کٔہۍ حظ پیٚیہِ اَسہِ مٲرتھ کٔہۍ حظ پیٚیہِ اَسہِ کِلوٗ پٲٹھۍ اَچھا ساڑ شےٚ ہتھ کِلوٗ اَچھا ہُہ ویوٚٹھ ماز کٔہۍ حظ پیٚیہِ کِلوٗ پٲٹھۍ اَچھا ساڑ ترٛےٚ ہتھ اگر حظ وۄنۍ یِتھٕے پٲٹھی نِمو أسۍ وۄنۍ سُہ کٔہۍ حظ پیٚیہِ اَسہِ اَچھا اَچھا ٹھیٖک اَدٕ اَسے چھُ ماز واریاہ عیٖد خٲطرٕ ضروٗرت تہٕ تُہۍ تُہۍ کٔرِو نہَ حظ تھوڑا بہت تتھ کیٚنٛہہ تہٕ کنسیشن ونسیشن اَسہِ حظ أسۍ حظ نِمہٕ ہاو اَسہِ حظ اوس واریاہ ماز نِیُن تہٕ تہٕ أسۍ نِمہٕ ہاو تیٚلہِ ژےٚ نِشی تہٕ اگر حظ ژٕ اَتھ تھوڑا بہت اَگر ژٕ حظ اَتھ یُس یہ کٹہٕ ماز چھُ نہٕ حظ یہِ چھُ گژھان تھوڑا درٛۅگ زیادٕ ویوٚٹھ ماز چھُ وٮ۪ٹھِس مازس تَس کَرو کیٚنٛہہ تہٕ مگر اَسہِ چھُ لگان واریاہ ماز اَسہِ چھُ دگنہٕ خٲطرٕ تہِ ماز ضروٗرت بیٚیہ حظ بیٚیہِ حظ اَگر أسۍ ہُتھے پٲٹھۍ تہِ نِمو یِتھٕے پٲٹھی مطلب اَمہِ پتہٕ اَگر اَسہِ پانے تہِ مارو تہٕ یا اَگر تِتھٕ پٲٹھۍ کیٛاہ چھُ حظ گژھان کٹہٕ برس کیٛاہ چھِ تِتھٕ پٲٹھۍ ریٹ گژھان اَچھا ٹھیٖک چھُ یہ ویوٚٹھ ماز اَگر أسۍ نِمو ہُہ نِمو یِتھٕے پٲٹھی زِنٛدے اَچھا ٹھیٖک اَچھا ٹھیٖک ولہٕ حظ أسۍ حظ یِمو تیٚلہِ صُبحنس چھُ نہٕ حظ ٹھیٖک تہٕ دِمہو تیٚلہِ نظر مطلب وُِچھو أسۍ ماز واز کِنہٕ کیٛاہ آسہِ بیٚیہِ دِمو ہُتھ لۄکُٹ ماز یُس آسہِ یہ کٹہِ ماز آسہِ ضروٗرت سُہ تہِ وُچھو أسۍ تیٚلہِ چھُ نہٕ حظ ٹھیٖک پتہ اَدٕ حظ کٔرۍزِ تھوڑا بُہت کیٚنٛہہ کنسیشن ولہٕ حظ أسۍ حظ یِمو تیٚلہِ صُبحنس چھُ نہٕ ٹھیٖک اَہَن حظ ٹھیٖک حظ چھُ اَدٕ حظ بیٚہہ حظ رۄبس حوال